ہیٚلو اَسَلامُ علیکُم بہٕ حظ چھَس یہِ ٹوٗرِسٹہٕ بہٕ چھَس آمٕژ یور دہلی تہٕ مےٚ ٲسۍ وۅنۍ بہٕ گیٚیَس واریاہَن جایَن تہٕ اَمہِ پَتہٕ وۅنۍ ٲس مےٚ تھوڑا شاپِنٛگ کَرٕنۍ مگر زیادٕ درٛۅج شاپِنٛگ نہٕ کیٚنٛہہ مےٚ ٲسۍ یِہَے سِٹریٖٹ شاپِنٛگ اگر کُنہِ جایہِ چھِ دِلہِ مَنٛز تٔتھۍ مُتعلِق ٲسۍ مےٚ زانکٲری ضروٗرت اگر تُہۍ دِیِو تہٕ مہربٲنی ٲسۍ تُہٕنٛز تُہۍ ؤنو حظ کر ہیٚکہٕ بہٕ اَصٕل پٲٹھۍ کٔرِتھ بہٕ ٲسٕس وَنان سیٹرڈیٚے چھَس بہٕ تھوڑا فرٛی تہٕ تمہِ دۄہہ چھُ نہٕ شیٚڈول کُنُے گَژھُن

اَدٕ حظ کیٚنٛہہ چھُنہٕ تہٕ یہِ بہٕ یِمہٕ سَنٛڈیٚے دۄہہ بہٕ کَرٕ پَنُن شیٚڈوٗل بَدلاو بہٕ بہٕ تھاوٕ تیٚلہِ سیٚٹرڈیٚے گَژھٕ بہٕ کُنہِ جایہِ تہٕ یۅس یہِ آتھوار چھِ اگر تمہِ دۄہہ کِتھٕ کٔنۍ ہیٚکو بہٕ تۄہہِ میٖلِتھ تہٕ تُہۍ نِیِو مےٚ تور

تۄہہِ ما چھُو پَتاہ اَتہِ کیٛاہ کیٛاہ چیٖز چھِ میلان امہِ دۄہ اگر پَلو آسَن اَنٕنۍ یا تمہِ وَرٲے تہِ چھِ مےٚ واریاہ آیٹَم اَنٕنۍ اَدٕ حظ کیٚنٛہہ چھُنہٕ ٹھیٖک چھُ شُکریہ مہربٲنی چھِ تُہٕنٛز اَدٕ حظ